یُس ہَسا یہِ کٲشِر زبان چھِ امہِ وجہ سۭتۍ ہَسا چھِ اِنفلٮ۪نٕس پٮ۪وان باقٕیَن لٮ۪نٛگویجَن پٮ۪ٹھ مطلب یَتھ رِجنَس منٛز باقٕیَن لٮ۪نٛگویجَن کُن چھِنہٕ یہِ بہٕ زیادٕ دِوان ڈٮ۪ولَپمٮ۪نٛٹہٕ گژھنہٕ کینٛہہ تِکیٛازِ یُس سٲنۍ مَدَر ٹنٛگ چھِ سُہ ہَسا چھِ کشمیٖری یُس اَسہِ مادوٗری زبان چھِ سُہ چھِ اَسہِ کٲشُر کٔشیٖرِ ہِنٛز پَنٕنۍ زبان چھِ سُہ چھِ اَسہِ کشمیٖری ییٚمہِ وجہ سۭتۍ نہ سا چھِ أسۍ زیادٕ بَڑاو دِوان باقٕیَن لٮ۪نٛگویجَن باقٕیَن زبانَن چھِنہٕ أسۍ زیادٕ بَڑاو دِوان کیٛازِکہِ یَتھ منٛز اُردوٗ چھِ یِوان اِنٛگلِش چھِ یِوان بیترِ یِمَن ہَسا چھِنہٕ أسۍ بَڑاو دِوان زیادٕ کینٛہہ یِمَن لٮ۪نٛگویجَن ییٚمہِ وجہ سۭتۍ ہَسا چھِ اِہِنٛدۍ ڈٮ۪ولَپمٮ۪نٛٹہٕ رُکیٛامٕژ